ہٮ۪لو اَسلامُ علیکُم وعلیکُم سلام یہِ اَسہِ حظ اوس ڈرٛاے فروٗٹ اوس اَسہِ ضوٚرَتھ تُہۍ چھُو ڈرٛاے فروٗٹ کٕنان آ اَسہِ اوس جِناب ڈرٛاے فروٗٹ ضوٚرَتھ اَسہِ چھِ یِم أسۍ چھِ ہوٹَل حظ چلاوان تہٕ اَسہِ چھِ ٹوٗرِشٹ ووٗرِشٹہٕ یِوان تہٕ اَسہِ چھِ یِمن خٲطرٕ ڈرٛاے فروٗٹ آسان ضوٚرَتھ وٕ اَگر تُہۍ پتہٕ سَپلٕے کٔرِہُو ڈرٛاے فروٗٹ تہٕ آ ڈرٛاے فروٗٹَس منٛز چھِ اَسہِ یِمٕے بادَم وادَم ضوٚرَتھ یِم بادَم چھا نیٚبرِمٕے کِنہٕ لوکَلٕے اچھا نیٚبرِم تہِ تہِ لوکَل تہِ نا بِظٲتی یِم چھِنہٕ بیٚیہِ اوس اَسہِ یہِ کیٛاہ چھِ وَنان یِم چھِ زیادٕ پیٚرفَر کران یٔتکُے لوکلٕے ٹھیٖک بیٚیہِ کیٛاہ چھِ بیٚیہِ تہِ ٲسۍ ڈوٗنۍ ووٗنۍ ضوٚرَتھ تِکیٛازِ اَسہِ چھِ روزان فُلَو نہ ہوٹلَس اَصٕل تٔمۍ کِنی مےٚ دوٚپ تۄہہِ تُہۍ چھُو کٕنان یِم ڈرٛاے فروٗٹٕس تہٕ تیٚلہِ کٔرِہُو تُہی ڈرٛاے فروٗٹ سَپلٕے اَسہِ یہِ چھِ یہِ چھِ اَسہِ یٔتی نَمروز نَمروز ہوٹَل آ اَہَن حظ آ آ اَسہِ چھِ مٲنۍ تَو تُہۍ فِلحال اَگر تُہۍ سٮ۪مپُل سوٗزیو اَسہِ یِمَن ڈرٛاے فروٗٹَن ہُنٛد أسۍ وُچھَو گۄڈٕ تِکیٛازِ پتہٕ کَسٹَمَر سٮ۪ٹَسفیٚکشَن تہِ چھِ وُچھٕنۍ ڈرٛاے فروٗٹ کیُتھ آسہِ کالٹی کِژھ آسہِ ڈرٛاے فروٗٹَس اَہَن حظ آ تُہۍ چھُ آ ٹھیٖک ٹھیٖک بیٚیہِ چھِ اَسہِ بیٚیہِ چھِ اَسہِ سٮ۪فران چھُوا تُہۍ تھاوان تھی ٹھیٖک ٹھیٖک تُہۍ سوٗزیٚو یا اَگر بٔے وِزِٹ کَرٕ اور تہٕ بہٕ یِم بہٕ دِمہٕ تیٚلہِ پانٕے نظر بہٕ وُچھ کیُتھ کیٛاہ کالٹی چھِ تہٕ بیٚیہِ پتہٕ گژھِ اَسہِ رے ریٹ تہِ فیٖزیبُل آسٕنۍ اَصٕل یَتھ منٛز أسۍ تہِ بَچو تہٕ ٹوٗرِشٹ تہِ بَچہٕ آ آ چلو ٹھیٖک ٹھیٖک چھُ بہٕ کَرَو تیٚلہِ وِزِٹ یا اَگر تُہی پتہٕ سٮ۪مپُلٕے سوٗزیُو یور تہٕ پتہٕ کَرَو پتہٕ کَرَو تٔمی تہِ تھی ٹھیٖک چھِ سر ٹھیٖک چھِ اوکے اوکے اَسلامُ علیکُم